ووٚنۍ وُچھو أسۍ بیٛاکھ چون کوسچن چھُ یہِ کَشمیٖرِ لینگویج چھا یِوان میٖڈیاہَس منٛز رِگوٗلنٹہٕ کَرنہٕ کِنہٕ نہٕ تہٕ بیٚیہِ ماڈٲرٕن ایجوٗکیشنَس منٛز کٔشیٖر زَبان یَتھ أسۍ کٲشُر چھُ وَنان یہِ ہسا چھُ اَکھ اَہم چیٖز کَران پانَس منٛز یَتھ منٛز سوٚن کَلچر تہٕ بیٚیہِ سٲنۍ پٔتِم چھےٚ یِوان لَبنہٕ کٲشرٮ۪ن لُکن ہٕنٛزٕ اَگر سۄ أسۍ وُچھو اَمِچ ؤجوٗدگی میٖڈیاہَس تہٕ پَرنَس منٛز چھُ اَکھ ڈِبیٹ کَرنُک مَسلہٕ بَنٮ۪ومُت تہٕ اَگر أسۍ وُچھو کیٚنٛژھن ؤرۍیَن منٛز اَمیُک میٖڈیاہَس منٛز کیٛاہ اَثر روٗد گۄڈٕنیُک وُچھو أسۍ ٹرٛیڈیشنَل میٖڈیا کَشمیٖرِی چھِ رپرٮ۪نٛزنٛٹ یِوان پَنٕنٮ۪ن ٹرٛیڈیشنَل فارمٕز یِوان یَتھ منٛز ریڈیو یا اَتھ منٛز وۅنۍ یا آل اِنڈیا ریڈیو سریٖنگر برٛوڈکاسٹِنٛگ پرٛوگرام یہِ چھُ کَشمیٖرِی پٲٹھۍ پَنٕنٮ۪ن آڈینَس پانَس کُن لَمان اَمہِ وَرٲے دوٗر دَرشَن کٔشیٖر چَنَل یا اِیر کَنٹٮ۪نٛٹ کَشمیٖری تہٕ یَتھ منٛز نیوٕز ڈرٛاما تہٕ کَلچرَل پرٛوگرام چھِ یِوان کیٛاہ سا پٔتمٮ۪و ؤریو پٮ۪ٹھ أسۍ وُچھو کٲشُر کَنٹٮ۪نٛٹ ہسا وُچھ اَلگٕے اَکھ پوٚک یہِ برٛونٛہہ یَتھ منٛز یوٗ ٹیٛوٗب چھُ یِوان پوڈ کاسٹ چھُ یِوان یا سوشَل میٖڈیا اَیپ چھِ یِوان یِمَو لۄکٔٹۍ جَوان پانَس کُن کھیٖنچ تہٕ پَنٕنۍ یہِ کٔشیٖر زَبان بَچاونُک اکھ طاقت دِتُکھ یِم پٔلیٹ فارٕم چھِ یِم چھِ فٲیدٕ دِوان اَسہِ کٔشیٖر ہٕنٛز زَبان بَچاونہٕ خٲطرٕ اَتھ منٛز کیٛاہ کیٛاہ چیلینج میلیو اَسہِ کٔشیٖر زَبان بَچاونہٕ خٲطرٕ گۄڈٕنیُک اَگر أسۍ وُچھو یَتھ منٛز لِمِٹِڈ مین سِٹریٖم رِپرٮ۪زنٹیشن چھےٚ یِوان اَمیُک کَلچرَل ویلیٛوٗ یُس کَشمیٖری چھےٚ یہِ ہسا چھِ اکھ اَنڈر رِپرٮ۪رزنٛٹِڈ مین سِٹریٖم ٹیلی وِجن تہٕ سینِماہَس منٛز باقیو زَبانو نِش اَگر أسۍ وُچھو کیٚنٛہہ لوکٔلی چھِ فِلمہٕ بَناوان رِکاڈٕ وَنان تہٕ کیٚنٛہہ چھِ پرٮ۪فَر کَران زیادٕ ہیندی تہٕ اُردوٗ زیادٕ زیادٕ خٲطرٕ دوٚیُم چیٖز وُچھو أسۍ پۅنٛسَن ہٕنٛز کٔمی واریاہ کَم مٲلی سَپورٹ تہٕ بیٚیہِ کَم رِسورٕس کٔشیٖر زَبان خٲطرٕ چھُ یہِ برٛونٛہہ پَکان کیٚنٛہہ تہٕ اَمیُک کَنٹٮ۪نٹ چھُنہٕ اَصٕل آسان کِہیٖنٛۍ ترٛیٚیُم وُچھو أسۍ آرڈِیَن پریفرینس یِم لۅکٔٹۍ لۅکٔٹۍ جَوان چھِ یِم چھِ زیادٕ کھۄتہٕ زیادٕ ہیندی تہٕ اِنگلِشَس کُن دوران ییٚمہِ ساتہٕ کَشمیٖر گوٚو تہٕ پختہٕ کشمیٖری چھَ نہٕ برٛونٛہہ پَکان کِہیٖنٛۍ نہٕ وۅنۍ اَگر أسۍ وُچھو بیٛاکھ چیٖز پَڑٲے منٛز کیٛاہ چھِ یہِ ہاوان گۄڈٕنیُک وُچھو أسۍ پازِٹیٛوٗ ڈیولَیپمٮ۪نٛٹ اَگر أسۍ سکوٗلَن منٛز زٕ ساس وُہ گورمٮ۪نٛٹ کَشمیٖر بَناو اکھ کَمپَلسٔری سَبجٮ۪کٹہٕ ایٹتھٕ کَلاسس تانۍ کتہِ کٔشیٖر ویلی منٛز یہِ اوس اکھ اَہم قدم یُس گورمِنٛٹَن تُل پَنٕنۍ زَبان بَچاونہٕ خٲطرٕ تہٕ پَنُن کَلچر یِمَن لۄکٹٮ۪ن جَوانن منٛز برنہٕ خٲطرٕ کیٚنٛہہ یونیوَرسٹی چھِ یَتھ منٛز کَشمیٖر یونیورسٹی سینٹرَل یونیورسٹی کٔشیٖرِ ہٕنٛز بَنٮ۪و اکھ ڈِپارٹمٮ۪نٛٹ یَتھ أسۍ کَشمیٖری ڈِپارٹمٮ۪نٛٹ چھِ وَنان یُس کَتھ خٲطرٕ کٔشیٖر زَبان خٲطرٕ ڈیڈِکیٹ کوٚرُکھ اَتہِ چھِ یِوان اَتہِ ڈِگری دِنہٕ رِسٲرٕچ یِوان کَرنہٕ دوٚیِم وُچھو أسۍ لِٹرٮ۪چر آو پرموٹ کَرنہٕ یَتھ منٛز واریاہ جمٲعتو حِصہٕ نِیٛوٗ یَتھ منٛز جموں اینٛڈ کَشمیٖر اکیڈمی آف آرٹ کَلچر اینٛڈ لینگویج چھِ یۄس کٔشیٖر زَبان پرموٹ بَچاوںَس منٛز چھِ واریاہ مدتھ کَران مَگر اَتھ منٛز تہِ آیہِ کیٚنٛہہ چیلینج اَگر أسۍ وُچھو گۄڈٕنیُک چھُ اِمپُلمِنٹٮ۪شن اِشوٗ تہٕ اَکھ پالیسی آیہِ کَشیٖر منٛز وَننہٕ زِ اَمہِ سۭتۍ آیہِ ٹیٖچر تِم کیٚنٛہہ یِم اَتھ پَرناوان تہٕ اَصٕل بُک لیکھان تہٕ یِم ہایر سیکَنٛڈری چھےٚ تِمہٕ چھِنہٕ دِوان زیادٕ تَر تَرجیح کٔشیٖر زَبانہِ کیٚنٛہہ تہٕ اَمیُک یِم یعنے کہِ شہرَن منٛز فیملی اکھ روزان تِمَو ہسا دیُت بیٹر پرتوٗت تہٕ کٔشیٖرِ تِمَو دیُت نہٕ اَتھ کِہیٖنٛۍ نہٕ